ہیٚلو اسلامُ علیکُم أسۍ چھِ اَسہِ چھُ تۄہہِ ونُن یہِ کہِ اَسہِ چھُ سوسایٹی منٛز اَکھ پرٛوگرام کَرُن مُنعقد یتھ منٛز زن أسۍ یہِ کَرو کہِ یِم شُرۍ چھِ یم ڈرٛگٕس یِمن منٛز چھِ مُلوث تِم کرہو أسۍ تِم گژھن یِمن چیٖزن نِش دوٗر روزُن تٔمی خٲطرٕ چھُ اَسہِ کوٚمیٹی حالس منٛزاَکھ پرٛوگرام تھوٚومُت تہٕ بہٕ چھَس ونان مےٚ چھُ سارِنٕے دعوت دیُتمُت کہِ تِم وَنَن اَکھ اَکھ زٕ زٕ لاینہٕ تِم ونَن سُپیٖچ ییٚمہِ سۭتۍ کہِ شُرۍ روزن یمو چیٖزو نِش دوٗر اگر تُہۍ اَتھ منٛز دِلچسپی چھُو تھاوان تُہٕنٛز شِرکت چھَس بہٕ یَژھان تتہِ ژٕ چھَکھا ٹھیٖک چھُ ٹھیٖک چھ صُبحٲے چھُ ساڑٕ دَہ یُن بس اَکھ زٕ لاینہٕ ؤنِو تُہۍ تہٕ ییٚمہِ سۭتۍ سارِنٕے میلہِ ٹایِم بیٚیہِ شُرۍ بوزَن تہٕ تِم روزن یِمن چیٖزن نِش دوٗر چلو شُکرِیا